یُس اِنڈیا ہُک میٖڈیا چھُ تَتھ گوٚو واریاہ ٹایِمہٕ پٮ۪ٹھ کٲم کَران یُس یہِ اِنڈیا ہُک میٖڈیا چھِ یہِ چھِ اَصٕل کٲم کَران اگر أسۍ سَنو حِسابَن چھِ یہِ اَصٕل کٲم کَران مگر کینٛہہ کینٛہہ مطلب وقتَس سۭتۍ سۭتۍ چھِ چینٛج آنان یُس میٖڈیا چھِ یہِ چھِ زیادٕ اِشوٗوَن ہایلایِٹ کَران اگر کانٛہہ لۄکُٹٕے اِشوٗ آسہِ یہِ چھِ تَتھ ہایلایِٹ زیادٕ پَہم کَران تہٕ دۄہ کھۄتہٕ دۄہ چھِ أسۍ وٕچھان کہِ دُنیا یُس چھِ یہِ چھِ زیادٕ میٖڈیاہَسٕے کُن گژھان نِوٕز میٖڈیا یُس یہِ چھُ اَتھ منٛز کیٛاہ چھِ کٲم گژھان یِم نِوٕز رِپوٹَر چھِ آسان تِم چھِ اگر نِوٕز لَکٹٕے پَہم آسہِ تِم چھِ تَتھ تیوٗت مَصالہٕ رَلاوان سۭتۍ کہِ سُہ چھِ بَناوان تِم بوٚڑ اَکھ مطلب پہاڑٕ یِیٲژ نِوٕز کہِ مطلب سانہِ نِوزِ گژھِ کینٛہہ وِوٕز یِنۍ سانہِ نِوزِ گژھِ لُکھ پَسنٛد کَرٕنۍ تٔمۍ موٗجوٗب چھِ پیٚوان تی کَرُن مگر یُس اِنڈیا ہُک میٖڈیا چھِ کانٛہہ کانٛہہ نِوٕز چَنَل چھِ یِم اَصٕل کٲم چھِ کَران مگر کانٛہہ کانٛہہ چھِ سُہ یِم نہٕ مطلب ٹھیٖک پٲٹھۍ کٲم چھِ کَران کِہیٖنۍ تہِ نہٕ تَتھ منٛز چھِ واریاہ نِوٕز چَنلہٕ یِوان یِم فالٕس چھِ ہاوان فالٕس چیٖز چھِ ہاوان یِم نہٕ پوٚز چھِ ہاوان کینٛہہ یِم اَپُز اَپُز چھِ ہاوان مطلب کینٛہہ کینٛہہ چھِ تِم پوٚز ہاوان مگر تَتھ سۭتۍ سۭتۍ چھِ تِم تِتھ چیٖز کینٛہہ رَلاوان یِمو سۭتۍ فَساد چھِ گژھان سماجَس منٛز پٲدٕ مگر اُوَر آل یُس چھِ اِنڈیا ہُک میٖڈیا یہِ چھِ مےٚ باسان اَصٕل اِنڈیا ہُک میٖڈیا چھِ ٹھیٖک

اَسہِ پَزِ مطلب نِوٕز وٕچھِنۍ مگر اَسہِ پَزِ پانہٕ سونٛچُن سَمجھُن کہِ خبر یہِ نِوٕز چھےٚ ٹھیٖک چھا غلط چھا کیٛاہ چھا یِم نِوٕز چھِ یِم چھِ پانہٕ ؤنۍ رٔلتھٕے آسان مگر کانٛہہ کانٛہہ چھِ سُہ نِوٕز چَنل یُس مےٚ گۄڈنٮ۪تھٕے ووٚن کہِ کانٛہہ کانٛہہ چھِ پٔزۍ چیٖز ہاوان کانٛہہ کانٛہہ چھِ پوٚز چیٖز ہاوان کِہیٖنۍ تہِ نہٕ کانٛہہ کانٛہہ چھِ ہاوان کہِ اَز کیٛاہ گوٚو تِم چھِ تمی ایٚکاڈِنٛگ نِوٕز ہاوان کہِ بَرابَر چھِ تِم تی ہاوان أڑۍ نِوٕز چَنلہٕ وٲلۍ چھِ پَنٛنُے رَلاوان سۭتۍ یہِ تِمَن مرضی گژھِ تہِ چھِ تِم رَلاوان سۭتۍ تہٕ کَران چھِ سماجَس برونٛہہ کَنہِ سوسایٹی برونٛہہ کَنہِ پیش تہٕ یُس وٕ نِوٕز مےٚ فیورِٹ چھِ مطلب فیورِٹ کہِ یُس مےٚ یہِ پاے چھِ ییٚتہِ کُس کُس نِوٕز پیپَر گرٛیٹَر کَشمیٖر چھِ آفتاب چھِ بیٚیہِ تہِ چھِ واریاہ تہٕ یِم گٔیٚے یِم زٕ نِوٕز پیپَر یِم بہٕ پَران تہِ چھس تہٕ گرٛیٹَر کشمیٖر چھس بہٕ اَزکَل زیادٕ پَہم پَران یُس نِوٕز چَنَل چھِ کٔشیٖرِ ہِنٛز نِوٕز چَنَل چھِ مےٚ تِتھ پٲٹھۍ نہٕ کانٛہہ پاے کِہیٖنۍ تہِ نہٕ مگر یُس نٮ۪برِم چھِ تِم ایٚن ڈی ٹی وی چھِ اچھا ایٚن ڈی ٹی وی چھِ ای ٹی وی اُردو چھِ اچھا سُہ ایۍ ایٚن آے نِوٕز چھِ یا باقٕے باقٕے نِوٕز چَنلٕز چھِ یِم اَصٕل اَصٕل کٲم چھِ کَران یا زی نِوٕز چھِ یِم کَران چھِ تھوڑا اَصٕل کامہِ تہٕ کینٛہہ کینٛہہ چھِ یِم تہٕ ہاوان فالٕس مگر اُوَرآل چھِ أہنٛز ؤرٕک آسان اَصٕل أہنٛز کٲم چھِ آسان اُوَرآل اَصٕل